ڈِسٹِرکٹ کۄلگٲمِس منٛز چھُ ایٚم ایٚل اے ییٚمِس ناو چھُ محمد امیٖن بٹ صٲب مَلہٕ پوریُک روزان وول ییٚمہِ سٲنِس بوز گٲمۍ گامَس آبہٕ سَپلاے دِژ اَمہِ پَتہٕ بِجلی ہُنٛد انتظام تھووُن اَمہِ پَتہٕ ڈِسپینسری ہُنٛد انتظام تھووُن اَمہِ پَتہٕ ہاسپٹَلُک انتظام تھووُن سٲنِس گامَس منٛز بیٚیہِ تھٲوٕن گٲڑۍ اَکھ یِنہٕ گَژھنہٕ خٲطرٕ پیشنٛٹَن ہنٛدۍ خٲطرٕ بیٚیِہ ہسا سرتاج احمد مدنی صٲب أمۍ تہِ کَرِ واریاہ اَصلہِ کامہِ بلاک پَنچایتَن أمۍ ہَسا دِژ سڑکہٕ ترٛایَن لینہٕ ترٛایَن ڈرٛینہٕ ترٛایَن سون اوٚند پوٚک تَتھ ترووُن سیٖمَٹ پیٚٹھۍ صفٲیی ہُنٛد انتظام تھووُکھ بیٚیہِ ہَسا کوٚرُکھ أمۍ پَتہٕ ییٚتہِ تھٲوکھ اَکھ ڈسٹہٕ بِن بٕڈ یَتھ منٛز یُس ژھۄٹھ جمع چھُ گَژھان دوٗر چھُ یِوان ترٛاونہٕ پَتھر مُنسِپل کمیٖٹی چھِ یِوان تَمہِ خٲطرٕ سُہ چھ تَتھ نِوان أکِس سایڈَس تَھاوان دوٗر سایڈَس أکِس اَمہِ پَتہٕ ہَسا کٔرٕکھ کٲم بیٚیہِ ہَسا دِژٕکھ اَسہِ یَپٲرۍ سڑکہٕ بجلی ہُنٛد انتظام کوٚرُکھ برابر گلی پَتہٕ گلی ترٛٲوٕکھ اَکھ اَکھ لایٹ محمد امیٖن بٹ صٲبن